مےٚ کوٚر اوٚترٕ وی اٮ۪ل سی سی ہُنٛد اکھ پروڈٮ۪کٹ آرڈر پننس بٕتھِس خٲطرٕ تِکیٛازِ مےٚ اوس بُتھ واریاہ زیادٕ خراب گوٚمُت ییٚلہِ مےٚ سُہ پروڈٮ۪کٹ استعمال کوٚر مےٚ یۄس بٕتھِس ژم چھِ سۄ گٔے واریاہ زیادٕ اصل مےٚ روٗد تمیُک یُس اٮ۪کٕس پیرینٕس اوس سُہ دوٗد مےٚ واریاہ زیادٕ اصل کیا تِکیٛازِ سُہ یُس پروڈٮ۪کٹ اوس تہِ کوٚرُن مےٚ واریاہ زیادٕ خۄش کیٛازِ کہِ یُتھ پروڈٮ۪کٹ میٲنِس بٕتھِس